أکِم سٹی گٔے دُبَے دٔیِم گٔے نِو یارٕک ترٛیٚیِم سِٹی گٔے اِسلام آباد پاکِستان ژوٗرِم گٔے اِستامبُل پوٗنٛژِم گٔے لَنڈَن